یِم ہَسا سانہِ ڈِسٹِرٛک بارہمولہٕ چہِ ٹرٛانَسپوٹ فیسَلٹی چھِ گاڑٮ۪ن ہِنٛز فیسَلٹی چھِ سُہ ہَسا چھِ نم بَسہٕ چھِ تَویرا چھِ سوموٗ چھِ آٹوٗ رِکشا چھِ ٹرٛین چھِ ہوٲیی فیسَلٹی چھِ یُس ہَسا سانہِ ڈِسٹِرٛک بارہمولہٕچ یِمہ بَسہٕ چھِ تمَن منٛز تہِ ہَسا چھِ بیٚیہِ ہَسا چھِ تِمَن یَپٲرۍ ہَسا چھِ ویڈیو کوچہِ پَکان اگر ہَسا أسۍ وٕچھو بیٚیہِ ہَسا چھِ یَپٲرۍ زیادٕ پَہمَتھ ٹٮ۪مپو تہِ پَکان تَویرا تہِ پَکان یِم ہَسا زیادٕ پَہَمَتھ سٲنۍ سیاح چھِ یِوان یور تِم تہِ ہَسا چھِ زیادٕ پَہمَتھ جَنرٔلی یوٗز ہَسا چھِ تِم تہِ کَران سۄ یوٗز پٔتمہِ لَٹہِ ہَسا گٔے أسۍ باباریٖشی اَسہِ ہَسا وٕچھ تَتہِ اَسہِ وٕچھ تَتہِ زٕ سیاح یِم ہَسا اِںٹَرنیشنَل مٔلکٕکۍ ٲسۍ تِم ہَسا ٲسۍ فارسی کَران مےٚ ووٚن بٲیِس دوٚپمَس ہوکیٛاہ ہُم یِم زٕ نفر چھِ مےٚ چھِ باسان یِم چھِنہٕ ہِندوستانٕکۍ چھِ کینٛہہ یِم ہَسا چھِ اِںٹَرنیشنَل زٔہریٛاہ اِنٹَرنیشنَل سیاح ییٚلہِ ہَسا أسۍ تِمَن نِش گٔے اَسہِ دوٚپ تِمَن تُہۍ کیٛازِ اِتھ پٲٹھۍ تُہۍ چھُو زٕ ٹوٗرِسٹہٕ تُہۍ کیٛازِ چھُو اِتھ پٲٹھۍ تِمو ہَسا دوٚپ أسۍ چھِنہٕ پنٛنہِ گاڑِ منٛز آمٕتۍ کِہیٖںۍ أسۍ ہَسا کھٔتہِ بارہمولہ کھٔتۍ أسۍ یُس أسۍ ہَسا کھٔتۍ سرینگرٕ تہٕ سُہ سوموٗوَس تٔمِس تٔمۍ ہَسا دوٚپ مےٚ چھِ ڈِسٹِرٛک بارہمولہ گژھُن تٔمۍ حظ أسۍ ہَسا کھٔتۍ تٔتھۍ تٔمۍ ہَسا ترٛٲوۍ أسۍ برابر تٔمۍ ہَسا ترٛٲوۍ أسۍ برابر کُنزَر نِش کُنزرٕ ہَسا ؤتھۍ أسۍ تٔمۍ منٛزٕ تٔمۍ أسۍ ہَسا کھٔتۍ پَتہٕ باباریٖشی گاڑِ تِمَن ہَسا دوٚپ اَسہِ تۄہہِ ٲسٕو نہ پَنٕنۍ یہِ أنۍ مٕژ تِمو ہَسا دوٚپ نہ اَسہِ دوٚپ أسۍ یِمو اِتھَے پٲٹھۍ یُس ہَسا سون ڈِسٹِرٛک بارہمولہ چھِ یَتھ منٛز ہَسا چھِ آرام سان سیاح تہِ سفر کَران سانٮ۪ن بَسَن منٛز چھِ یِم سفر کَران سانٮ۪ن تویراہَن منٛز چھِ یِم سفر کَران ہَتا کہِ سانٮ۪ن آٹو رِکشاہَن منٛز تہِ چھِ یِم سفر کَران بَس مےٚ سا اوس پٔتمہِ لَٹہِ گژھُن جوٚم بہٕ ہَسا کھٔژٕس پنٛنہِ ڈِسٹِرٛک بارہمولہ منٛزٕ ٹرٛینہِ مےٚ ہَسا وٕچھۍ اَتٮ۪تھ اَکھ وٕچھ مےٚ اَکھ زٔنۍ بیٚیہِ وٕچھ مےٚ أمِس شُرۍ زٕ بیٚیہِ وٕچھ مےٚ أمِس نیٚچِو مےٚ ہَسا ووٚن یِمَن دوٚپمَکھ تُہۍ کَتیُک چھِو یِمو ہَسا دوٚپ أسۍ چھِ سیاح أسۍ چھِنہٕ کٔشیٖرِ ہِنٛدۍ کینٛہہ أسۍ چھِنہٕ أسۍ چھِ ہِنٛدوستانٕکۍ أسۍ ٲسۍ آمٕتۍ کٔشیٖرِ سٲر کَرنہِ وَ سا چھےٚ اَسہِ گژھُن بانِہال وٕچھنہِ أسۍ ہَسا کھٔتۍ تَوَے یَتھ ٹرٛینہِ أسۍ ہَسا چھِ گژھُن اَسہِ ہَسا چھِ گژھُن یور بانِہال اَسہِ دوٚپ أسۍ کھَسو ٹرٛینہِ أسۍ وٕچھو ٹرٛین أسۍ گژھو ٹرٛینہِ تھرٛوٗوٕے وٕچھو أسۍ بارہمولہ بیٚیہِ ہَسا چھِ یِم ہَسا چھِ یِم ٹیوٗرِسٹہٕ چھِ آسان یِم ہَسا چھِ اگر یِم مِثال کے طور پر ییٚلہِ یِم سون ڈِسٹِرٛک بارہمولہ چھِ یِوان یِم ہَسا چھِ اَسہِ ہَسا سٲنِس اَڈس منٛز ہَسا چھِ آسان سانہِ ڈِسٹِرٛک بارہمولاہَس منٛز ہہ سوموٗ اَڈٕ الگ بَسہٕ اَڈٕ الگ یِم ہَسا چھِ اِتھَے پٲٹھۍ گژھن کٲنٛسہِ لوٗکَن نِش دَپان چھِس أسۍ ہٮ۪کوا تَہَنٛدِ تویرا یوٗز کٔرِتھ اَسہِ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جاے گژھُن تِم ہَسا چھِ یِمَن وَنان آرام سان اَتھ منٛز کیٛاہ چھُ تُہۍ ہیٚکِو سُہ آرام سان سانہِ گاڑِ یوٗز کٔرِتھ یِم ہَسا چھِ سانٮ۪ن یِم ہَسا اَسہِ بَس تہِ چھِ یَپٲرۍ پَکان زیادٕ پَہمَتھ ہَسا چھِ ٹوٗرِسٹہٕ تم تہِ یوٗز کَران پٔتمہِ لَٹہِ ییٚلہِ مےٚ یوٗنیورسِٹی اوس کھَسُن بہٕ ہَسا کھٔژٕس اَتھ بَسہِ مےٚ ہَسا وٕچھ اَتھ منٛز زیادٕ ٹوٗرِسٹَے یٲتۍ تہٕ پَتہٕ ییٚلہِ مےٚ ووٚن تٔمِس مےٚ ووٚن تٔمِس کَںڈَکٹَرَس یَتھ منٛز چھِ ٹوٗرِسٹہٕ تٔمۍ دوٚپ سانٮ۪ن گاڑٮ۪ن چھِ عموٗمن زیادٕ پَہمَتھ ٹوٗرِسٹہٕ کھَسان تِکیٛازِ یِم ہَسا چھِ دَپان یُس ڈِسٹِرٛک بارہمولہُک روڈ چھِ یہِ ہَسا چھِ واریاہ سَجھوُن سَجھوُن تَوَے ہَسا چھِ أسۍ زیادٕ دَپان أسۍ کَرٕہو مطلب کہِ یِمَن بَسَن منٛزٕے سفر بیٚیہِ ہَسا چھِ أسۍ یَپٲرۍ ٹٮ۪مپو پَکان یِم ہَسا عموٗمن چھِ آسان تِمَن منٛز چھِ آسان زیادٕ تیوٗرِسٹَے یہِ سفر کَران تِم تہِ ہَسا ٲسۍ تِمَن ٹٮ۪مپووَن منٛز تہِ ہَسا چھِ تِم یَپٲرۍ زیادٕ پَہمَتھ سفر کَران بیٚیہِ ہَسا چھِ یہِ ہَسا چھِ یِم یہِ ہَسا چھِ وٕ ٹرٛیڈِشنلی یِم گاڑِ بَنیمژٕ وَ چھِ وَ چھےٚ زیادٕ بَس ٹرٛیڈِشنلی بَنیمژٕ یِم آٹو رِکشا چھِ بَنیمٕتۍ زیادٕ پَہمَتھ ہَسا ٲسۍ بروںٛہہ کالہِ سرینگرَس منٛز یوٗز گژھان یِم آٹو رِکشا مگر بہٕ ہَسا چھَس سٲنِس ڈِسٹِرٛک بارہمولاہَس منٛز تہِ یِم یوٗز گژھان